اَگر أسۍ کَتھ کَرو زِ بہٕ چھَس یہِ وٕچھان زِ یِم تہِ آیُس آیُرویدا یا سِدھا یا ہوموپیتھی یِم تہِ چھِ آز کَل اَگر أسۍ وٕچھو یِم چھِ اَکھ آلٹَرنیٹِو بَنے مٕتۍ حالانٛکہِ اَگَر أسۍ برٛونٛہمہِ زَمانہٕ وٕچھو لُکھ ٲسۍ زیادٕ تَر یِمنٕے پرٛفرٮ۪نٕس دِوان یِمنٕے کُن ٲسۍ گژھان تہٕ آز چھِ یہِ اَکھ آلٹَرنیٹِو بَنیومُت لُکھ چھِنہٕ یِمَن زیادٕ یوٗز کَران کیٚنٛہہ لُکھ چھِ آز ٹٮ۪کنالجِکَل یِم تہِ چھِ ہُم باقٕے دَوا چھِ یِوان بَناونہٕ تِمَن پٮ۪ٹھ گَژھان تہٕ مےٚ چھِ باسان زِ یُس یہِ سِسٹَم چھُ یہِ چھُ اَپوزِٹ گوٚمُت یُس تہِ سون ہاسپِٹَل وِزِٹِنٛگ ہاسپِٹَل تَتھ خٲطٕر یعنے کہِ لُکھ چھِ آز زیادٕ تَر پرٛٮ۪فَر کَران زِ تِم کھٮ۪ن ہُتھ کَنَن مٮ۪ڈیٖسَن تٕم چھِنہٕ آز آلٹَرنیٹِو یوٗز کَران کہِ یِتھ کٔنۍ اَسہِ آیُرویدا چھِ یا یِم چیٖز چھِ برٛونٛہہ ٲسۍ جٔڈی بوٗٹی یوٗز کَران تہٕ لُکَن ٲس واریاہَن دادٮ۪ن فرق گَژھان تہٕ ییٚمہِ وَجہ سۭتۍ زِ لُکھ ٲسۍ نہٕ زیادٕ بٮ۪مار آسان کِہیٖنۍ بَڑٮ۪ن بَڑٮ۪ن بٮ۪مارٮ۪ن تانۍ ٲس شفاء کَران یِم آیُرویدا جٔڈی بوٗٹی مگر آز کَل چھِنہٕ لُکَن یِمَن ہُنٛد اَثر تہِ وَنۍ گژھان کِہیٖنۍ یِتھ کٔن أسۍ زِ وٕچھو برٛونٛہہ کالہِ اوس یِمَن ہُنٛد بَڑٕ اَثر آسان مگر وَنۍ چھِ اِنسان سُنٛد میٛادٕ ییٚمۍ طریٖقہٕ بَنیومُت زِ سُہ چھُ ساینٔسی مٮ۪ڈیٖسَنُک عٲدی گوٚمُت تہٕ تٔمِس چھِنہٕ اِمہٕ جٔڈی بوٗٹۍ یو سۭتۍ فرق تہِ گَژھٲنی